مذہب مذہب چھُ اکھ اہم کِردار تہٕ اکھ رول نِبھاوان أکِس اِنسان سٕنٛدِس منٛز بیٚیہِ چھُ اکھ یہِ اہم وٮ۪لیوٗ تہٕ بِلیٖف تھاوان تہٕ ڈیٚسِجن کَران یہِ چھُ اکھ أمِس اہم مورل دِوان تہٕ زٕ مےٚ چھِ اکھ یہِ دِوان زٕ ژٕ کِتھ پٲٹھۍ کر گایڈ لُکن تہٕ بیٚیہِ کِتھ پٲٹھۍ پک لُکن سۭتۍ تہٕ پنٕںۍ زندگی کَِتھ پٲٹھۍ گُزار اگر أسۍ وٕچھو وارِیاہ ریٚلِجس چھِ کَران پکناوان برٛونٛہہ زِنٛدگی ہِنٛدۍ اصوٗل یَتھ منٛز کیٚنٛہہ اِتھِکٕس چھِ یِوان بیٚیہِ فٲصلہٕ کرنُک طٔریٖق چھُ یِوان تہٕ یہِ چھُ اکھ فرٛیم ؤرک بناوان تہٕ پرنٛسپٕل لایِف بنان اگر أسۍ وٕچھو اکھ

تہٕ ریٚلِجس اِمپٮ۪کٹ وٮ۪لیوٗ تہٕ ڈیٚسِجن پرنٛسِپٕل یَتھ منٛز کمپنسیشن چھِ اونٮ۪سلی چھِ یا معاف کَرُن چھُ یہِ چھُ اکھ اہم رٮ۪سپٮ۪کٹ باقین خٲطرٕ تہٕ اتھ ٹیٖچِنٛگ منٛز چھِ اکھ اہم چیٖز یہِ زٕ أسۍ کَرو پنُن ریٚلجن تہٕ یہِ پکناوو برٛونٛہہ تہٕ اکھ اہم حِصہٕ بناوو تہٕ بیٚیہِ کَرو اصٕل پٲٹھۍ پنٛنہِ سوسایٹی منٛز حِصہٕ یَتھ منٛز وارِیاہ ریٚلجن چھِ یِوان تہٕ اَتھ چھِ وارِیاہ ضٔروٗری زٕ أسۍ پَکو برٛونٛہہ تہٕ بیٚیہِ کَرو پرٛٮ۪موٹ اٮ۪مپیٚتھی تہٕ سٮ۪لٕفنٮ۪س اَتھ منٛز چھِ وارِیاہ چیٚرِٹیبلٹلی ؤرک یِوان یِوان یَتھ منٛز کاینٛڈنٮ۪س چھِ یا بیٚیہِ چھِ کیٚنٛہہ اگر أسۍ وٕچھو وارِیاہ پرناوُن ریٚلجس چھِ اکھ اہم کِردار یا میٛٲنۍ زندگی برٛونٛہہ پکناوو اگر أسۍ وٕچھو اَمہِ منٛز چھِ وارِیاہ تِمہٕ چیٖز یِمو سۭتۍ بہٕ برٛونٛہہ پوٚکُس مےٚ منٛز آے اِیمان دٲری مےٚ منٛز آو پوٚز تہٕ بیٚیہِ چھُس نہٕ بہٕ اَپُز وَنان کیٚنٛہہ یہِ سورٕے ہیٚچھ مےٚ پنٛنہِ مسلمان ریٚلِجن سۭتۍ میون یُس یہِ ریٚلِجن چھُ یہِ چھُ وَنان زٕ کٲنٛسہِ گَژھِ نہٕ لٮ۪کھ کَڑُن تہٕ کٲنٛسہِ گَژھِ نہٕ بُرٕ بُل وَنُن کیٚنٛہہ نَہ گَژھِ کٲنٛسہِ سۭتۍ ضِد تھاوُن نَہ گَژھِ کٲنٛسہِ سۭتۍ لڑٲے کَرن سو اِسلام چھِ فرماوان اگر تۄہہِ کٲنٛسہِ اکھ تھاپیر وولنو تُہۍ ہٲیزیو تٔمِس بیٚکہِ سایڈٕ بُتھ تہٕ اَمہِ سۭتۍ چھُ مےٚ پنُن اِسلام باسان وارِیاہ اصٕل مذب تہٕ یہِ چھِ یِہوٚے ٹیٖچنٛگ دِوان مےٚ اگر وٕچھو بیٚیہِ کیٛاہ ٹیٖچِنٛگ چھِ یہِ دِوان یہِ چھِ دِوان زٕ تُہۍ کٔرِو غریٖبن غُرباتن مدد اگر تۄہہِ کُنہِ جاے کانٛہہ مظلوٗم یِیو اَتھِ تُہۍ ؤتھِو تُہۍ دِیِو تٔمِس مدد تُہۍ پکنٲیُن سُہ تہٕ بیٚہنٲیُن سُہ تُہۍ کٔرِو تٔمِس کیٚنٛہہ تہِ مگر رٔٹِہُن پانس سۭتۍ اگر أسۍ وٕچھو بیٛاکھ کیٛاہ چھُ فٲیدٕ اَمیُک یہِ چھِ اکھ اہم چیٖز دِوان تتھ منٛز طاقت چھُ آسان تہٕ یُس میون یہِ ایمان چھُ یہِ چھُ میٛٲنۍ زندگی اصٕل بناوان تہٕ مےٚ تھاوان اصلہِ وَتہِ پٮ۪ٹھ تہٕ مےٚ چھِ اکھ اہم مازٹو تہٕ مِلان ییٚمہِ سۭتۍ بہٕ وارِیاہ خۄش چھُ سُہ روزان معاف کَرُن چھُ وارِیاہ اکھ اہم چیٖز یُس مےٚ اِسلامن چھُ ہوٚومُت تہٕ بیٚیہِ سوشل اِںٹرٛٮ۪کشن سۭتۍ چھُ گوٚمُت اگر بہٕ وٕچھِ یُس میون اِسلام چھُ یہِ ہسا چھُ وارِیاہ اصٕل مذہب تہٕ اتھ منٛز پَزِ تُہۍ سارنِین یُن اگر أسۍ وٕچھو وارِیاہ اہم چیٖز چھِ اتھ منٛز یِوان یہِ چھُ وَنان مےٚ زٕ تُہۍ کِتھن پٲٹھۍ کٔرِو لڑٲے ختم اگر تُہۍ کٲنٛسہِ سۭتۍ لڑٲے آسیو تُہۍ کٔرِو کٲم تُہۍ نَہ کہِ تُہۍ کٔرِو لڑٲے اگر نہٕ تِتہِ گوٚو تیٚلہِ کٔرِو معاف تِکیٛازِ معٲفی چھےٚ وارِیاہ بوٚڈ چیٖز ییٚمہِ سۭتۍ پرٛٮ۪تھ کانٛہہ ریشِپ چھِ اصٕل روزان تہٕ بہٕ چھُس یِمہٕ سٲری چیٖز پنٛنہِ زندگی منٛز یَتھ منٛز کیٚنٛہہ چھِ اگر أسۍ وٕچھو بہٕ چھُس پنُن دۄہ پنُن کران سِٹاٹ پِرٛیر کَران تہٕ ییٚمہِ سۭتۍ میٛٲنۍ اٮ۪کشن چھِ وارِیاہ اصٕل تہٕ بہٕ چھُس وارِیاہ کَران اِسلام چھُ وارِیاہ اصٕل چیٖز